ہیٚلو ہیٚلو وعلیکُم سلام جی تُہۍ کُم حظ یہِ فنٛکشَن کَتہِ چھِ آرگٕنایِز گَژھان اَچھا ٹھیٖک مطلب یہِ ڈیٹ کیٚنٛہہ تۅہہِ فِکٕس تھوٚمُت اَتھ اَچھا ٹھیٖک کیٚنٛہہ چھُنہٕ پَرواے مطلب سَتمبَرس منٛز چھِ مےٚ واریاہ کانسیٚٹ کَرنہِ اَلبتہٕ اکتوٗبَرس منٛز چھِ مےٚ ڈیٹ فرٛی فٔسٹ اَکتوٗبر چھُ ٹھیٖک کیٚنٛہہ چھُنہٕ پَرواے بَچَن خٲطرٕ ہیٚکو یِہان کٔرِتھ ہیٚکو یِتھ کیٚنٛہہ چھُنہٕ پَرواے اَلبتہٕ کُس چھِ سکوٗل کُس حظ چھُ کیٚنٛہہ نہَ حظ پَرواے مطلب ساڑٕ دَہ تہِ چھُنہٕ مےٚ فرٛی ٹایِم کیٚنٛہہ اَلبتہٕ تۅہہِ خٲطرٕ کَڈو کاہ بَجے تام ٹھیٖک چھَ حظ یا کاہ بَجے تام ہیٚکو کیٚنٛہہ نہَ حظ چھُ پَرواے میٖٹھۍ تہٕ مٔدٕر آواز نہَ حظ چھَنہٕ تہٕ وۅنۍ چھُو تُہۍ ونان تہٕ کیٚنٛہہ چھُنہٕ پَرواے تہٕ اَکتوٗبر تیٚلہِ چھُ تُہۍ اَکتوٗبَر فٔسٹٕے وَنان اَچھا ٹھیٖک یہِ چھُ بٹہٕ پوٗرِ تُہۍ کٔرۍزیٚو مےٚ تیٚلہِ ایٚڈرَس سیٚنٛڈ تہٕ بہٕ وَنہَو پیٚمٮ۪نٛٹ حظ تۅہہِ کیٛاہ حظ پیمٮ۪نٛٹ ہٮ۪مَو یہِ چھُ سکوٗلُک تہٕ اَتھ کیٛاہ پیمٮ۪نٛٹ ہٮ۪مَو کیٚنٛہہ چھُنہٕ پَرواے نہَ نہَ نہَ کیٚنٛہہ چھُنہٕ پَرواے أسۍ یِمَو پانٕے أسۍ کَرَو أتۍ کَتھ بیٚیہِ چھُنہٕ کیٚنٛہہ پَرواے آ آ سا ٹھیٖک آ سا تُلِو بِہِو